اگر أسۍ شاپِنٛگ مالَن ہنٛز کتھ کرو ییٚتہِ چھِ اسہِ واریاہ شاپِنٛگ مال اگر أسۍ شاپِنٛگ مالَن سۭتۍ أسۍ بیٛاکھ چیٖز تہِ چھُ اسہِ ییٚتہِ چھِ اسہِ واریاہ شاپِنٛگ مال یا ریٚسٹورنٛٹ چھِ ییٚتہِ چھِ اسہِ بَغدادی ریٚسٹورنٛٹ یِیٚتھ پٮ۪ٹھ أسۍ گَژھان چھِ اور تتہِ چھِ أسۍ آرڈر کران کٕم کٕم چیٖز تتہِ چھِ أسۍ پیٖزا کران آرڈر واریاہ واریاہ چیٖز چھِ أسۍ ہیٚکان تَمہِ پٮ۪ٹھ کٔرِتھ یُس یہِ ریٚسٹورنٛٹ چھُ یہِ چھُ اَکھ اصٕل گاندَربَل ڈِسٹِرٛکَس مَنٛز یِوان یہِ ریٚسٹورنٛٹ اَتہِ چھِ واریاہ فی کُنہ ایریِا ہٕکۍ اور لوٗکھ واتان تہٕ چیٖز کَران آرڈر اگر أسۍ کرو اَتہِ ٲں مختلف چیٖزَن ہُنٛد مختلف ویرایٹی چھِ یِوان اَتہِ ٲں بناونہٕ تہٕ پَتہٕ ہیٚکہِ اِنسان تِم آرڈر تہِ کٔرِتھ یہِ چھِ ٲں لوکیشَن امچ برابر نیَر ٲں گاندربل ہاسپِٹلَس نِشَن یُس یہِ ریٚسٹورنٛٹ بَغدادی چھُ یہِ چھُ مَشہور سٮ۪ٹھاہ ییٚتہِ کٔشیٖر ہٕنٛدس ٲں ڈِسٹِرٛک کِس گاندربلَس مَنٛز بَغدادی ریٚسٹورنٛٹ اَمہِ نیٚبر تہِ چھِ واریاہ ریٚسٹورنٹٕس تِم تہِ چھِ سٮ۪ٹھاہ مَشہور